سٲنِس گَرَس منٛز چھِ مطلب یِم تہِ مَچھِ چھِ آسان تِمَن خٲطرٕ چھِ أسۍ کَران یہِ کہِ أسۍ چھِ بَناوان جالہِ جالہِ سۭتۍ کیٛاہ چھِ گژھان تِم چھِنہٕ مطلب جالہِ اَندَر یِمَے چھِ آسان زدۍ لۄکٕٹۍ لۄکٕٹۍ زدۍ یِمَن سۭتۍ تِم اَندَر چھِ مطلب کیٛاہ چھِ وَنان ہٮ۪کان اِتھ کِہیٖنۍ یِمو سۭتۍ چھِ واریاہ اِنفٮ۪کشَن گژھان یِم چھِ مطلب بَتَس پٮ۪ٹھ تہِ بیٚہوان سِنِس پٮ۪ٹھ تہِ بیٚہوان پَنُن اِنفٮ۪کشَن ترٛاوان یُس اَسہِ پٮ۪ٹھ مطلب أسۍ چھِ کھٮ۪وان تہٕ اَسہِ چھِ گژھان اِنفٮ۪کشَن تہٕ أسۍ چھِ کَران اَمہِ خٲطرٕ کٲم أسۍ چھِ مطلب جالہِ لَگاوان دارِ دَروازَن چھِ أسۍ جالہِ مطلب لگاوان بیٚیہِ چھِ أسۍ مطلب یژِ پھِر حظ بہٕ مطلب شوٚنٛگِو حظ یژِ پھِرِ تہِ تھاوو نٮ۪ٹ چھِ أسۍ لگاوان جالٮ۪ن ہُنٛد تہٕ مطلب سُہ چھِ کَران یوٗز بیٚیہِ اگر مطلب زیادَے گوٚو تیٚلہِ چھِ أسۍ کَران مطلب کینٛہہ زہرُک استعمال تہٕ تہٕ کیٛاہ چھِ وَنان تاکہِ تٕم کَرَن نہٕ مطلب یہِ کِہیٖنۍ بایِٹ وایِٹ مطلب ژوٚپ ووٚپ دِنہٕ نہٕ مطلب یہِ کِہیٖنۍ بیٚیہِ چھِ مطلب ٹیوٗب ویوٗب اَنَن تہٕ سُہ تہِ چھِ مطلب لگاوان